فشنٛگ چھِ واریاہ اِمپاٹنٹ انڈسٹری یتھ گورمنٹُک سپورٹ چھُ واریاہو رنٛگہٕ ضروٗرت گورمنٹس پزِ فاینانشل سپورٹ کرُن سُمال فشنٛگ بِزنس یوٗنٹ چھِ ییٚمۍ سۭتۍ یہِ مطلب یہِ بِزنس اِن کریٖز گژھِ ہا مطلب سِکلز ہیٚچھناوٕنۍ یِم لڑکہٕ فشنٛگ کرنہٕ خٲطرٕ ییٚمہِ سۭتۍ فشنٛگ گژھِ ہا واریاہ اصل ییٚمہِ سۭتۍ لُکن ہُنٛد روزگار بنہِ ہا